وعلیکُم السلام آ تُہۍ کَم حظ چھِو جِناب اچھا کَمہِ خٲطرٕ حظ اوس تۄہہِ کوٗتاہ چھُو ضوٚرَتھ تہٕ کَر چھُو ضوٚرَتھ آ ٲٹھ سٮ۪پٹمبر حظ ٹھیٖک حظ کوٗتاہ چھُو تۄہہِ ضُہ ضوٚرَتھ دۄد ٹھیٖک حظ گوٚو زٕ تۄہہِ چھُ اوم تہِ تہٕ زامُت دۄد تہِ ضوٚرَتھ زامُت دۄد گٔے پانٛژھ تٕرٛہَن ترٛامٮ۪ن گٔے پانٛژھ کِلوٗ لَگَن اگر یَکھٕنۍ آسہِ بَناوٕنۍ تَتھ لَگَن پانٛژھ کِلوٗ بیٚیہِ گٔے ڈَبہٕ پانٛژھ تٕرٛہو بَدلہٕ تھاوَو ژَتجی یا تھاوَو تِم لۄکٕٹۍ ڈَبہٕ تِم یِن پانٛژھ تٕرٛہ پانٛژھ تٕرٛہ اَکھ ہَتھ تہٕ ژَتجی ڈَبہٕ اگر أکِس أکِس اَکھ چھِ تھاوُن ٹھیٖک چھُ سُہ چھِ پانٛژھ تٲجی رۄپیہٕ ڈَبہٕ ٹھیٖک کیٛاہ حظ سَتَتھ ڈَبہٕ آ بیٚیہِ چھُ اوم دۄد اوم دۄد اگر چاے وایہِ چھِ آسان کَرٕنۍ تہٕ تِم تہِ تھاوہوس ٲٹھ کِلوٗ آ سُہ چھِ گژھان پانٛژھ تٲجی سُہ چھِ گَژھان پا پانٛژھ وَنٛزاہ رۄپیہِ کِلوٗ ٹھیٖک حظ بیٚیہِ ژامَن وامَن مہ چھُ کینٛہہ ضوٚرَتھ ژامَن گٔے کِلوٗ ترٛےٚ مَرٕ ٹھیٖک تَتھ حظ گَژھیو پَنٛژاہ رۄپیہٕ علاوَے اگر ہورٕ زٕ ہَتھ ژَتجی چھِ یہِ گَژھِ زٕ ہَتھ شیٹھ ٹھیٖک حظ ہے گارَنٛٹی حظ گارَنٛٹی پرٛٮ۪تھ کُنہِ بیٚیہِ تُہۍ حظ کٔرۍزیو مےٚ وَٹسیپَس پٮ۪ٹھ لِسٹ سٮ۪نٛڈ کٔژ کٔژ کیٛاہ کِلوٗ چھُ تھاوُن تہٕ آ بہٕ سوزٕ

ٹھیٖک حظ چھُ سورُے چلو حظ ٹھیٖک چھُ اَسہِ حظ چھُ اَسہِ چھُ پُلوامہ مین بازرَس منٛز چوکَس چوک چھُ یَتھ آ وانی مِلِک مین آ چَلو حظ آ ٹھیٖک حظ ٹھیٖک حظ سَتھ سٮ۪پٹمبَر آسہِ شامنٕے ہُم آسَن ڈَبہٕ دۄیِمہِ دۄہ صُبحٲے اِنشاء اَللّٰہ آ ٹھیٖک حظ چھُ اوکے السلام علیکُم